ہیٚلو اَسلامُ عَلیکُم تُہۍ چھِو حظ ٹھیٖک سأری چھِو حظ ٹھیٖک اَہَن حظ شُکر تُہۍ چھِو حظ شُپیَن پیٹھ آی چھِوا تُہۍ تُہۍ چھِو حظ یہِ سیٖمٹس سٍتۍ کَران سیٖمینٛٹ ویٖمینٛٹ کٕنان سیٖمیٚنٛٹ شیٚشتٕر حظ اَہَن حظ اَسہِ حظ چھِ کَرٕمٕژ مَکانَس یہِ بۅنہٕ کٕن نا بَنوومُت اَسہِ چھِ وۅنۍ سیٚرِ ویٚرِ یہِ چھُ یہِ سیٖمینٛٹ حظ ضروٗرت تُہۍ ؤنِو مےٚ اَسہِ کُس سیٖمینٛٹ گژھِ بَہتر کُس گژھِ اَسہِ آسُن اصٕل سیٖمیٹ کُس چھُ از چَلان کُس چھُ از

اَتھ چھُ نا یِوان سُہ اَز سُہ کیٚاہتام اومبوٗجا سیٖمینٛٹ یا باقٕے قٕسم سارِوٕے کھۅتہٕ اَصٕل کُس چھُ گژھان

سارِوٕے کھۅتہٕ اصٕل سیٖمینٛٹ کُس یِمو منٛز میٚکٕس ہا یہِ چھا لَگان یتھ لَداوَس سیٚرِ کٲمہِ چھا لَگان یِہےَ سیٖمینٛٹ حظ اچھا ٹھیٖک چھُ اَتھ کیٛاہ ریٚٹ چھِ از اَتھ سیٖمٹس میٚکٕسس گژھان ساڑ پانٛژ ہَتھ تُہۍ چھِوا اَنان یہِ ہوٗم ڈیلٕوری چھِوا کَران تُہۍ یہِ چھُ واتناوُن حظ سیٖمینٛٹ گَرٕ اَہَن حظ ٹھیٖک سیٖمینٛٹس ترٕٛہ بیٚگ یہِ چھُ ضروٗرت أزۍ آ تَمہِ پَتہٕ آ اَسہِ حظ چھِ فٔسٹَس پیٹھٕے ضروٗرت تُہۍ ؤنۍتَو مےٚ اکھ چیٖز یہِ حظ یہِ تَمہِ پَتہٕ تہِ ترٛاوونا أسۍ سِلیٚپ ترٛاوو أسۍ جایہِ حظ تَمہِ پَتہٕ تتھ ما چھِ پَتہٕ سَفیٚدی وَفیٚدی چھِ نا نٔنۍ سُہ نیران پَتہٕ سَفیٚدی أڈیَن پَتہٕ مےٚ چھُ واریاہَن جایَن وُچھمُت مےٚ چھُ اَسہِ تہِ ترٛایاو ماستٕرۍ یا ماستٕرۍ باے أکۍ سِلب حظ سِلب پیٚٹھ ستہٕ ریٚتۍ بدلٕے کیٛاہتام آب سُہ گوٚو نہٕ ٹھیٖک باسیٚو نہٕ مےٚ کیٚنٛہہ سُہ تَمہِ سٍتۍ ما گژھِ پرٛابلم پَتہٕ کیٚنٛہہ ترٛاو تہٕ تیٚلہِ اَسہِ سیٚودُے آ سُہ چھُوا تۅہہِ ایوٚیلیبٕل سورُے آ تُہۍ کَر ترٛاوِو وۅنۍ اَسہِ اَسہِ چھُ یہِ فٔسٹَس پیٹھٕ حظ ضروٗرت تُہۍ ترٛاوِو تَمی دۅہ کِنہٕ تَمہِ تَمہِ برٛونٛٹھے ہیٚکِو تُہۍ ٹھیٖک حظ چھُ ٹھیٖک حظ بہٕ کَرہو تۅہہِ اکھ دۅہ برٛونٛٹھ فون حظ ٹھیٖک چھا حظ

ریٚٹ کٔرۍوا کیٚنٛہہ کَم پَہم نا وۅنۍ چھِ تھوڑا چھِ تۅہہِ پیٚیِی اَسہِ بوٗز حظ واریاہن جایَن تُہنٛد ناو تَمہِ موٗجوٗب کوٚر تۅہہِ فون حظ

چَلو چَلو شُکریہ حظ شُکریہ چلو بہٕ کٔرہو اکھ زٕ دۅہ برٛونٛٹھ برٛونٛٹھ فون ٹھیٖک چھا حظ چَلو اَسلامُ عَلیکُم